السَلامُ علیکُم اَسہِ ٲسۍ کٔرمٕتۍ آرڈر دوٗر تۄہہِ نِش مگر یِم دوٗر درٛاے نہٕ زیادٕ اَصٕل کِہیٖنۍ یِم ٲسۍ بالکل خراب پرٛوڈَکٹ دوٗرَن ہُنٛد ڈِزایِن اوس ہٲیِتھ اَکھ تہٕ باسان ٲسۍ یِم چھِ زَبَردَست یِم پَزن آرڈر کَرٕنۍ مگر ییٚلہِ اَسہِ تِم وٕچھ ییٚلہِ تِم گَرٕ وٲتۍ تِمَن نہٕ بالکل نہ سُہ شو نہ سُہ مضبوٗطی تِم نہٕ بالکل کِہیٖنۍ یُتھُے مےٚ وۄنۍ تِم لٲگۍ زٕ ژور دۄہ گٔیٚے تِمَن لوٚگ یہِ کَلَر چینٛج گژھنہِ یِم ٲسۍ باسان گولڈَن کَلَر یُتھُے وۄںۍ کَنَس منٛز لٲگۍ تِمَن وۄتھ سُہ پٮ۪ٹھٕ گولڈَن کوٹِنٛگ ووٹِنٛگ تھوٚدُے تَتہِ نہٕ کِہیٖنۍ گولڈَن وولڈَن کِہیٖنۍ تِمَن اوس سۄنہٕ رنٛگ باسان تَتہِ نہٕ کِہیٖنۍ سۄنہٕ رنٛگ تِم گٔیٚے سفید چانٛدِ ہِوۍ باسان وۄنۍ تِم دوٗر بیٚیہِ گٔیٚے تِمَن کٲم یُتھُے تِم دۄن ترٛٮ۪ن دۄہَن لٲگۍ تِم گٔیٚے ۂلۍ تہٕ مےٚ پھیوٗر مےٚ دوٚپ مےٚ کیٛازِ أنۍ یِم اَتہِ مےٚ اوس نہٕ یِم اَنٕنۍ اَتہِ کِہیٖنۍ وۄنۍ کٔرۍ مےٚ کٲم وۄنۍ کَرے مےٚ یِمَن کال وال تہٕ یِمو اَتہِ گٔیٚے نہٕ یِمَن سۭتۍ کَنٹیکٹ کِہیٖنۍ تہٕ مگر مےٚ باسیٚو یہِ اوس بالکل تہِ بیکار پرٛوڈَکٹ تہٕ یِتھ ہِوۍ چیٖز گژھن نہٕ اَنٕنۍ کِہیٖنۍ امہِ سۭتۍ چھُ بٔلۍ لَگان دُکھَن دھوکہٕ لُکَن تہِ تہٕ بیٚیہِ گٔیٚے یِم بالکل پونٛسہٕ زاے کَرٕنۍ تہٕ بہٕ چھٮ۪س وَنان یِتھ ہِوۍ پرٛوڈَکٹ ٲسۍ زیٚو نہٕ تُہۍ مہربٲنی کٔرِتھ پنٛنہِ سایٹہِ پٮ۪ٹھ تھَوان کِہیٖنۍ کیٛازِکہِ اَمہِ سۭتۍ چھُ بٔلۍ دھوکہٕ لَگان لُکَن چلو شُکریہ